مے چھُ پہلگام اَکھ فوٹوٗ تُلمُت مے چھ پہلگام واریاہ فوٹوٗ تُلۍمٕتۍ تِمن منٛز چھ مے اَکھ فوٹو تُلمتۍ یُس مے واریاہ فیورِٹ چھ یَتھ یُس مے یارٮ۪ن منٛز چھ تُلمت بالَس پٮ۪ٹھ تہٕ سُہ چھُ مے واریاہ یادگار تہِ تہٕ فیورِٹ تہِ منٛز چھِ اَکھ تَتھ فوٹوٗوَس رِلیٹِڈ چھ مے اَکھ کَہانی تہِ یۄس بہٕ بیان کَرٕ سُہ فوٹوٗ چھُ مے تُلمُت ییٚلہِ أسۍ کالجَس منٛز پَران ٲسۍ تہٕ أسۍ گٔے پِکنِک پِکنِکَس پٮ۪ٹھ ٲسۍ أسۍ واریاہ فرٛینٛڈ تہٕ أسۍ کٕھتۍ یارِ بالَس پٮ۪ٹھ تَتھ بالَس منٛزَس ٲس اَکھ أکِس جایہِ اَکھ پَل تہِ تَتھ پَلَس پٮ۪ٹھ بیٖٹٕھس بہِ تہٕ تُل فوٹو تَتھ پَلَس پٮ۪ٹھ آیہِ تِم یارِ تہِ یِم بۄنکَنۍ آسہٕ تَتھ فوٹوٗوَس منٛز سُہ چھ یِتھ کٲٹھۍ سُہ چھُ مے واریاہ یادگار تَتٮ۪ن آے واریاہ سیٖنری تَتھ فوٹوٗوَس منٛز چھِ پہلگامٕکۍ تِم یارِ یِم یارِ سۭتۍ وٕلِتھ بال تِم چھِ تَتھ مَنٛز پٕتۍکِنۍ نَطرِ گَژھان بیٚیہِ چھِ مے تَتھ منٛز پٕتۍکِنۍ پَنُن فرٛینٛڈ سٕرکٕل یُس مے تِم دۄہ یاد پاوان چھِ یہِ مے کالجٮ۪س منٛز گُزٲرۍمٕتۍ چھِ تمَن پَننٮ۪ن فرٛیٚنٛڈَن سۭتۍ گُزٲرۍمٕتۍ بیٚیہِ چھِ تَتھ فوٹوٗوَس سیٖنری پٕتۍکِنۍ چھِ پہلگامُک اَڈٕ پوشوٕنۍ پارَک یَتھ منٛز واریاہَو قٕسمٕکۍ پوش چھِ نظرِ گَژھان بیٚیہِ چھِ پہلگامٕچ لِدٕر نظرِ گَژھان تہٕ بٖیٚیہِ چھِ تِم یِم اسۍ کالجس منٛز یِم سٹوڈَنٛٹ پَکان ٲسۍ یِم اسہِ سۭتۍ پَران ٲسۍ تِم ٲسۍ سَڑکَن پٮ۪ٹھ پَکان تِم تہِ چھِ نظرِ گژھان بیٖٚیہِ چھِ ٹوٗرِسٹ تَتھ منٛز نظرِ گَژھان تہٕ بیٚیہِ چھِ یِم لوکَل لُکھ یِم سیر کِرنہِ توڈ ٲسۍ ٲمٕتۍ تِم تہِ نظرِ گَژھان تہٕ یہِ فوٹوگرٛاف اَتھ رِلیٹِڈ چھِ مے یہِ کَہانی کہِ مے چھِ تِم دۄہ آز تہِ پٮ۪وان یاد تَتھ کُن وٕچھِتھ یہِ مے کالجس منٛز گُزٲرۍمٕتۍ ٲسۍ تِم پَننہِ فرٛینٛڈ پٮ۪وان یاد سُہ بالَس پٮ۪ٹھ کَھژُن تہٕ تَتِٮ۪س بِہُن تہٕ تَتٮ۪س پَنٕنۍ خیالات أکِس اَکھ سۭتۍ ظٲہِر کَرُن سُہ چھُ مے پٮ۪وان یاد تہٕ بیٚیہِ چھ پٮ۪وان مےٚ یاد سُہ پہلگام تَتِچ سۄ لِدٕر تتِکۍ تِم بال تَتِچ سۄ پوشوٕنۍ پارَک تہٕ یہِ فوٹوٗوَس منٛز چھِ یِہے اَکھ کہانی تہٕ سُہ فوٹو چھُ مے واریاہ فیورِٹ